ہیٚلو سَلامُ علیکُم اے تۄہہِ اوسوٕ فون کوٚرمُت بہٕ اوسُس اَوا بہٕ اوسُس نیٚمازِ نا وُنۍ وُچھ مےٚ تُہۍ ؤنۍتو کیٛاہ کیٛاہ اوس تُہُنٛد حُکماہ اچھا اَوا

اچھا آ بُٹمرِ چھُوا تُہۍ بونہِ بونہِ یہِ

اچھا آ تُہۍ ؤنۍتو مےٚ یہِ چھا بونہِ ہیوٚر کِنہٕ بونہِ بۄن یہِ کٔژ ما یہِ کٔژَن مَرلَن چھُ اچھا یِم کَمپٔلیکٕسس کٔژ دُکان چھِ کَمپٔلیکٕس آ تُہۍ ؤنۍتَو مےٚ کیٛاہ چھِ یَتھ وَنَن یہِ اَتھ کٔژ دُکان چھِ أنٛدرٕ اچھا اَپٲرۍ کیٛاہ مَرلَس ریٹاہ تُہۍ ؤنِو تُہۍ ؤنِو ہے وُہ لَچھ تمٔۍ ہَے اوٗترَے ہیٚوت اَتہِ زٔمیٖنہِ پنٛداہَیے لَچھِ ہیوٚت سُہ

نہ مےٚ ہیوٚت پنٛداہَے لَچھِ پنٛداہ لَچھِ ہیوٚت میےٚ اوٗترٕ اَتہِ آ تہِ چھِ پوٚز کَتھ تیٚلہِ دِمہٕ بہٕ پَگاہ نظر اچھا تُہۍ ٲسِو پَگاہ تیٚلہِ کَرٕہو بہٕ صُبَحن چلو ٹھیٖک چھُ بہٕ کَرو تیٚلہِ صُبَحن فون تیٚلہِ یِمہٕ بہٕ صُبَحن أتی بہٕ دِمہٕ نظر تہٕ بیٚیہِ کَرو أتی ریٹ فِکٕس تہٕ ٹھیٖک چھا شُکریا تُلِو